بَچپَنَس منٛز یِم پَسَنٛدیٖد یادگار چھِ مےٚ سُہ اوس زِ یِم یِم مےٚ یَسہٕ آس أسۍ ٲسۍ أکِس اَکھ سۭتۍ گِنٛدان وِنٛدان سرٛان ٲسۍ کَران سیٚکہِ تاپھ ٲسۍ دِوان تِم مَزٕ اوس لَگان بونٛٹھ لٔڑکَن ؤڑکَن سۭتۍ ٲسۍ گِنٛدان اَسہِ اوس نہٕ باسنٕے یِم چھِ وۄپَر أسۍ ٲسۍ باسان کہِ أسۍ چھِ بارٕنۍ أسۍ ٲسۍ تِتھ کٲٹھۍ پانہٕ ؤنۍ گِنٛدان کَران مےٚ اوس ساروی کھۄت اَکھ اَکھ یَس سۄ ٲس مےٚ سۭتۍ واریاہ محبت کَران أسۍ ٲسۍ نہٕ سۄ تہٕ بہٕ أکِس اَکھ نِش أکِس مِنٹَس تہِ ژھٮ۪نہٕ گژھان سۄ ٲس یِوان سون بَتہٕ چاے کھیٚنۍ بہٕ ٲسٕس گژھان تِہُنٛد سۄ ٲس مےٚ واریاہ پَسَنٛد کَران بہٕ تہِ ٲسٕس واراہ تٔمِس پَسَنٛد کَران تٔمِس اوس کانٛہہ چیٖز آسان سۄ ٲس مےٚ سکوٗلٕے اَنان تہٕ أسۍ ٲسۍ یِکوَٹَے کھٮ۪وان تہٕ چٮ۪وان بہٕ تہِ مےٚ تہِ ییٚلہِ کیٚنٛہہ چیٖز اوس آسان بہٕ تہِ ٲسٕس نہٕ تٔمِس وَرٲے کھٮ۪وان چٮ۪وان کیٚنٛہہ سۄ ٲس ژورِ بَجہِ ٲس چھُٹی گژھان سۄ ٲس مےٚ نِش یِوان بہٕ ٲسٕس تٔمِس نِش گژھان أسۍ ٲسۍ سۄ تہٕ بہٕ واریاہ محبت کَران أسۍ ٲسۍ یِکوَٹَے پَکان کَران أسۍ ٲسۍ یِکوَٹَے گِنٛدان کَران باقٕے کورِ لٔڑکہٕ تہِ ٲس أسۍ ٲسۍ أکِس اَکھ سۭتۍ گِنٛدان وِنٛدان اَصٕل پٲٹھۍ اَسہِ اوس مَزٕ لَگان بونٛٹھ ٲسۍ أسۍ کھانَن ٲسۍ گِنٛدان لٔٹھۍ کھی لٔٹھِس ٲسۍ گِنٛدان أسۍ ٲسۍ أکِس اَکھ سۭتۍ لٔڑکہٕ تہِ کورِ تہِ یِکوَٹَے گِنٛدان کَران أسۍ ٲسۍ اَسہِ اوس مَزٕ لَگان تِمَے یادگار چھِ مےٚ واریاہ تِم کَتھٕ آز تہِ پٮ۪وان اَسہِ اوس بونٛٹھ کوٗتاہ مَزٕ اوس لَگان یِمو منٛز ٲس مےٚ اَکھ یۄس ساروی کھۄت زیادٕ پَسَنٛد سۄ چھِ تٔمۍ سُنٛد چھُ مےٚ وٕنۍکٮ۪ن تہِ یاد أمِس چھُ أسۍ چھِ آز تہِ أکِس اَکھ سَمکھان پرٛانہِ کَتھٕ کَران